بِلکُل پاوَرٹی چھِ سُہ اکھ چیٖز غُربَت چھُ سُہ چیٖز یُس اِنسانَس گُڑ اَصٕل علاج نِش چھُ رُکاوان اَل مطلب کہِ یِتھ پٲٹھۍ کہِ ییٚلہِ أسۍ مطلب لوکَل ہاسپِٹلَن منٛز چھِ گژھان تَتہِ چھِنہٕ تیُتھ علاج آسان کیٚنہہ تہٕ وۄنۍ اَگر کٲنسہِ بِچٲرِس زیادٕ گوٚو بیمار خۄدا رٔچھِنۍ کٮ۪نسَر وٮ۪نسَر گوٚو سُہ چھُنہٕ ہٮ۪کان پَتہٕ اٮ۪سیسِبٕل کٔرِتھ کینٛہہ کہِ سُہ ہیٚکہِ کُنہِ بٔڑِس ہاسپِٹلَس منٛز گٔژِتھ کیٛازِ کہِ ییٚتہِ چھِ بڑٮ۪ن ہاسپِٹلَن منٛز اٮ۪پروچ چَلان زیادٕ تر تہٕ اَلبتہ پٔتۍمیو ؤریو پٮ۪ٹھٕ یَنہٕ پٮ۪ٹھ سُہ سُہ گولڈَن کارڈ آو تہٕ تٔمۍ دیُت واریاہ فٲیدٕ غریٖبَن تویتہِ ییٚلہِ میجر علاج کرنَس منٛز کٲنسہِ آسہِ اوپرشَن ووپریشَن تَمہِ سۭتۍ گوٚو واریاہ زیادٕ فٲیدٕ سُے سُہ گولڈَن کارڈ سُہ گژھن سُے گژھن بَڑاوٕنۍ دۄہ کھۄ دۄہ تِم چیٖز سُہ مطلب تٔتھی گژھن بَڑاوٕنۍ ویلِڈِٹی سُہ گژھن مطلب سُہ گژھِ گژھُن پرٛٮ۪تھ کُنہِ جایہِ یوٗز خاص کر کہِ آزکِس دَوہَس منٛز تیوٗت چھُنہٕ خرچہٕ یِمَن ہاسپِٹلَن منٛز کینٛہہ اِنسانَس ہُتھ پٲٹھۍ اَلبتہ علاج چھُ تَتۍ تہِ مُفُت تہٕ اَلبتہ یُس دوا چھُ سُہ گژھِ آسُن سورُے أندرَے اَتھ میڈِکَل کالجَسٕے منٛز یا ہاسپِٹَلسٕے منٛز کم ریٹَس پٮ۪ٹھ گژھِ ہے سُہ غریٖب لُکَن تام واتُن پرٛٮ۪تھ کٲنسہِ تام کیازِ کہِ زیادٕ دَوہَس چھُ خرچہِ یِوان اِنسان چھُنہٕ سُہ ہٮ۪کان پَتہٕ رٮ۪تہٕ پَتہٕ رٮ۪تہٕ تیوٗتاہ کٔرۍتھٕے برداش کیازِ کہِ دَوا آزُک دَوا چھُ سُہ چھُ واریاہ زیادٕ درٛوٚگ تہٕ ییٚمہِ وجہ سۭتۍ پَتہٕ غریٖب چھِنہٕ ہٮ۪کان ٹوٹَل تِم چیٖز کٔرۍتھٕے کہِ تِمَن چھُ تَمہِ سۭتۍ اٮ۪ڈوٲرٕس اِفٮ۪کٹَے پٮ۪وان خُد خۄدا رٔچھِنۍ تِم چھِ پَتہٕ علاجے کران بنٛد تہٕ گورمینٛٹ گژھ ہے سُہ کانٛہہ سِٹٮ۪پ تُلُن کہِ ییٚمہِ سۭتۍ دَواہٕچ ریٹ گژھِ ہے کَم تاکہِ غریٖب تہِ ہٮ۪کہٕ ہَن مطلب یِتھ پٲٹھۍ گولڈَن کاڈَس پٮ۪ٹھ علاج چھُ گژھان یِتھٕے پٲٹھۍ گژھِ ہے سُہ کانٛہہ چیٖز یُن ییٚمہِ سۭتۍ مطلب غریٖبَن گژھِ ہے یَتھ دَوہَس نیصفا نیصٕف اَمِکِس خرچَس کیٛازِ کہِ یہِ چھُ واریاہ زیادٕ اِنسانَس خٲطرٕ مطلب اَگر نہٕ دَوا کھیٚیہِ کِہیٖنۍ اِنسان سُہ ہیٚکہِ وارٕ اِنسان بِگڑِتھ